ییٚتہِ چھِ وارِیاہ پَنٕنۍ کیٚنٛہہ کَلچرَل پروگرام یِوان مُنان یِتھ پٲٹھۍ ووٚن کہِ ییٚتہِ چھِ بانٛڈ اَکھ مشہوٗر تَتھ منٛز چھِ وارِیاہ لوٗکھ یِوان تِم چھِ جمع گَژھان تِم چھِ سٲلِم ڈِسکو کَران یا بٲتھ چھِ تِم یِوان یا کَشمیٖری گٮ۪وُن چھِ ییٚتہِ کَشمیٖری گٮ۪وُن چھِ ییٚتہِ خان درَن پٮ۪ٹھ یُس بَڑٕ دوٗم سام چھُ یِوان مَزان اَکہِ دۄہ صُبحٲے چھِ گَژھان سِٹاٹ بیٚکہِ دۄہ صُبحٲے چھِ گژھان ختٕم یِمَن بَہن گَنٹَن چھِ کَنٹِنیوٗ لوٗکھ یا اَکھ نَفَر گٮ۪وَن وول یُس آسان تمِس چھِ سُہ چھِ اَنان گٮ۪و نہٕ تٔمِس چھِ بازٲرۍ تایہِ پۄنٛسہٕ دِوا باقٕے چھُ تمِس چھُ باجہِ واجہِ آسان سارن آسان سۭتۍ تہٕ سُہ چھِ تَتھ منٛز گٮ۪وان آرام سان چھِ تہٕ سُہ گٮ۪وان راتَس لوٗکھ چھِ آسان بوزان یا یِم تَماش شوکیٖن چھِ آسان اگر کانٛہہ وَتھِ تھوٚد تہِ ہٮ۪کان أڑۍ چھِ وَتھان تھوٚد تہِ لاگان تٔمِس سۭتۍ ڈانٕس کَرُن یا گٮ۪وُن زَنہِ تہِ چھِ کَران تٔمِس سۭتۍ ڈانٕس تہٕ وارِیاہ اِتھ پٲٹھۍ چھِ أسۍ مَزٕ لَگان یہِ چھِ أسۍ پَنُن ییٚتہِ ڈانٕس یا باقٕے سِنما وِنیما سانٛگ چھِ ییٚتہِ کٲشِر سانٛگ چھِ ییٚتہِ چھِ رٮ۪پَر آز درٛامٕتۍ وارِیاہ کیٚنٛہہ تِم چھِ سانٛگ پَران آسان یا تِم چھِ ریپ گٮ۪وان پَتہٕ تِم چھِ اِنفٕلَنس کَران باقین